ہیٚلو اسلامُ علیکُم تُہۍ چھُوا آمِینہ اَصٕلی اوسوٕ مےٚ تۄہہِ یہِ وَنُن مےٚ چھِ پٮ۪ٹ ڈاگ اَکھ نہٕ چھُ سُہ کھیٚوان کیٚنٛہہ تُہۍ چھُو نا وٮ۪ٹ شایَد نہَ چھِ سُہ کھیٚوان کیٚنٛہہ سُہ چھُ صِرف آسان شۄنٛگِتھ مےٚ وُن بہٕ پرٕٛژھَو تۄہہِ تٔمِس کیٛاہ دٔلیٖل اَسہِ چھِ ڈاگ آ تٔمِس گوٚو اَز پانٛژھ دَہ دۄہ نہَ نہَ ؤنہِ نہٕ کِہیٖنٛۍ نہَ

اَچھا

اَچھا گوٚو ٹٮ۪نشَنٕچ چھِنہٕ کٕہیٖنٛۍ تہِ کَتھ

اَچھا تُہۍ ٲسِوا تٔتی صُبحَس اَدٕ کیٛاہ ؤلِو تیٚلہِ وُچھَو تٔتی صُبحَس اَدٕ کیٛاہ اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو خُدا صٲبَس حوالہٕ وعلیکُم سلام